اَسَلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتُہ بہٕ چھَس بَنٛڈٕ پورِ روزان میون مےٚ ٲسۍ بہٕ ٲسٕس پَران واریاہ سَبجَکٹ طسٖبجعچتظ سکوٗلَس منٛز اِنٛگلِش اوس اُردو اوس ہِشٹِرٛی اوس اِکنامِکٕس اوس پانٛژھ سَبجَکٹ ٲسۍ تمو منٛز اوس مےٚ فیورِٹ سَبجَکٹ اُردو کیٛازکہِ اَسہِ اوس اَسہِ اوس پَرناوان گۄڈٕ اِنٛگلِش خۄشیٖد صٲب سُہ اوس پَرناوان سُہ تہِ اوس پَرناوان واریاہ زیادٕ اَصٕل پٲٹھۍ بیٚیہِ اوس پَرناوان اَسہِ ایجوکیشَن ٲس اَسہِ پَرناوان مَثرت میم سُہ اوس پَرناوان واریاہ زیادٕ اَصٕل پٲٹھۍ سُہ اوس بوڑَس پٮ۪ٹھ اٮ۪کٕسپٕلین کَران دۄیہِ ترٛیٚیہِ پھِرِ وَنان یہِ کیٛاہ گوٚو ہُہ کیٛاہ گوٚو پَتہٕ ٲس اَسہِ کۄسچَن ترٛاوان کہِ یہِ کیٛاہ اٮ۪گزام برٛونٛہہ ٲس اَسہِ تیٲری کَرناوان کہِ یہِ کیٛاہ گوٚو اٮ۪گزام برٛونٛہہ کیٛاہ گژسہِ کَرُن اٮ۪گزام برٛونٛہہ کِتھ پٲٹھۍ گَژھِ تَیٲری کَرٕنۍ اٮ۪گزامٕچ پَتہٕ ٲس اَسہِ بیٚیہِ ٲس پَرناوان اَسہِ اردو اُردو ٲس اَسہِ پَرناوان تٔمِس ٲس ناو شریٖفا میم شریٖفا میڈم ٲس پَرناوان واریاہ زیادٕ اَصٕل اُردو مےٚ کیٛازِ اوس سُہ مےٚ اوس گژھان اُردو جادٕ خۄش کیٛازکہِ تَتھ منٛز ٲسٕس بہٕ وَنان بہٕ گٔژھٕس بَنٕنۍ شٲعر اَکھ شٲعر گٔژھبہٕ بَنٕنۍ بہٕ چھَس بوزان بہٕ چھَس یوٗٹوٗبَس پٮ۪ٹھ وٕچھان ییٚلہِ بہٕ وٕچھان چھَس اِقبالٕنۍ شار سَر محمد اِقبال سُہ تم کِتھ پٲٹھۍ چھَس تم شعر وَنان واریاہ دِل چھِ مےٚ خۄش کَران تم شعر چھَس بہٕ آسان بوزان وٕ ٲسٕس بہٕ یَژھان کہِ سکوٗلَس منٛز اوس مےٚ سُہ اُردو فیورِٹ سَبجَکٹ وٕنہِ ما ٲسٕس بہٕ وَنان بہٕ پَکہٕ ہا اُردو وَسٕے منٛز برونٛٹھ کُن بہٕ تہِ بَنہٕ ہا برٛونٛہہ کُن کیٚنٛہہ بہٕ پَرٕ ہا وٕ چھَس بہٕ آز پَران کالیج مےٚ چھِ روٚٹمُت اُردو لِٹریچَر بہٕ چھَس بہٕ وَنان بہٕ پَر بہٕ کَرٕ تٔتھی منٛز پی جی تہِ بہٕ تہِ بَنہا شٲعر واریاہ زیادٕ سٮ۪ٹھاہ شوق اوسُم سُہ یہِ شٲعر بَنٛنَس بیٚیہِ اوس ییٚلہِ أسۍ سکوٗلَس منٛز ٲسۍ أتی ٲسۍ کَران یاد تمہِ دۄہ اُردو اوس أتی اوس واریاہ زیادٕ اَصٕل پٲٹھۍ گژھان یاد مےٚ اوس زیادٕ گژھان اُردو سُے یاد اِنٛگلِش اوس نہٕ مےٚ تیوٗتاہ یاد گَژھان کِہیٖنۍ ییٚلہِ بہٕ اِنٛگلِش پَران ٲسٕس پَتہٕ اوس اَسہِ پٮ۪وان تٔمِس اُستادَس نِش بوزناوُن خۄشِد صٲبَس نِش اوس پٮ۪وان بوزناوُن سُہ اوس واریاہ زیادٕ روب کَران ییٚلہِ أسۍ تٔمِس نِش أتی ٲسۍ وۄتھان اَکھ اَکھ تھوٚد وَنان ٲس وَتھ ژےٚ گوٚبرا ژٕ تھوٚد پَتہٕ ٲس وَنان بیٚکِس وَتھ ژےٚ ژٕ گوٚبرا تھوٚد ییٚلہِ بہٕ ٲسٕس وۄتھان بہٕ ٲسٕس واریاہ زیادٕ کھۄژان پَتہٕ ٲسٕس بہٕ تٔمِس نِش بوزناوان یہِ یاد اوسُم آسان پَتہٕ ٲسٕس اوٚڈُے بوزناوان اوسُم گژھان مٔشتی ٹیٖچَر گَژھِ آسُن واریاہ زیادٕ اَصٕل پٲٹھۍ سُہ یُتھ وَنۍ اَصٕل پٲٹھۍ وَتھ سا گوٚبرَتھ تھوٚد بہٕ پَرناوَتھ ژٕ یُس اَسہِ اُردو میڈم ٲس مےٚ کیٛازِ ٲس یہِ زیادٕ خۄش گَژھان ییٚمۍ سُنٛد یہِ اُردو سَبجَکٹ اوسُم زیادٕ خۄش گَژھان یہِ ٲس وَنان پیٛارٕ سان وَلاو گۄبراو وَتھ ژٕ تھوٚد بوزناو ژٕ یہِ أتی ٲس بوزناوان خوشی سان اَصٕل پٲٹھۍ یِتھٕے ٲس مےٚ یاد آسان تَتھ اُردوس أتی ٲس مےٚ میڈم تہِ وَنان ژٕ پٔکۍ زِ گوٚبرا أتھی منٛز برونٛٹھ کُن أتی بَنَکھ ژٕ کہِ اَتھ منٛز بہٕ ٲسٕس شار تہٕ وَنان بہٕ ٲسٕس تَتھ منٛز واریاہ خۄش روزان تمَن سکوٗل کٮ۪ن دۄہَن ٲسٕس بہٕ واریاہ زیادٕ خۄش روزان